سانہِ مطلب روزمرہ زندگی منٛز چھِ مطلب دۄہ کھۄتہٕ دۄہ مطلب نٔو ٹٮ۪کنالجی یِوان مطلب اَمہِ ٹٮ۪کنالجی سۭتۍ آو اَسہِ واریاہ فٲیدٕ کہِ مطلب سٲنۍ یُس روزمرہ زندگی یہِ یہِ بَنے آسان مطلب اَمہِ سۭتۍ گوٚو سٲنۍ لایف اَمہِ ٹٮ۪کنالجی سۭتۍ گٔے سٲنۍ لایف واریاہ آسان کہِ نٔو نٔو ٹےٚ چیٖز چھُ نیران اَمہِ سۭتۍ اِنسانَس چھِ یِوان سہوٗلیت چھِ یِوان مطلب کہِ موبایل فون چھِ تہٕ سٕماٹ یِم فون چھِ نٔۍ نٔۍ اَتھ پٮ۪ٹھ چھِ اَسہِ ہیٚکان کٔرِتھ مطلب اوٚتانۍ اوس اَسہِ پیٚوان گژھُن مطلب بینٛکَس پٮ۪ٹھ پونٛسہٕ کَڑنہِ أسۍ چھِ ہیٚکان وۄنۍ اَمہِ سۭتۍ کٔڑِتھ أتی کٔرِتھ کٲنٛسہِ ٹرٛانَسفَر اٮ۪م پے تھرٛوٗ تہٕ بیٚیہِ چھِ مطلب اگر کُن آسہِ گژھُن ٹِکَٹ چھِ پیٚوان کَڑٕنۍ ٹِکَٹ تہِ چھِ ہیٚکان أتھۍ پٮ۪ٹھ کٔڑِتھ بیٚیہِ چھِ کیٛاہ وَنان ہوٹل آسہِ بُک کَرُن سُہ تہِ چھِ ہیٚکان کٔرِتھ کٲنٛسہِ چھِ آسہِ کیٛاہ وَنو فو فوٹو چھُ پیٚوان فوٹو چھُ پیٚوان تُلُن سُہ تہِ چھِ ہیٚکان اَمہِ سۭتۍ تُلِتھ پَنٕنۍ لوکیشَن چھِ ہیٚکان اَمہِ سۭتۍ شِیَر کٔرِتھ مطلب اگر کُنہِ جایہِ آسو سُہ چھِ ہیٚکان کٔرِتھ کُن آسہِ گژھُن تہٕ سُہ تہِ چھِ ہیٚکان کٔرِتھ تہٕ آ بیٚیہِ چھِ اَتھ پٮ۪ٹھ ہیٚکان مطلب پٔرِتھ تہِ چھِ ہیٚکان اگر اَسہِ کینٛہہ آسہِ پَرُن سُہ تہِ چھِ ہیٚکان پٔرِتھ کہِ مطلب کینٛہہ چھِ بیٚیہِ پیٚوان گژھُن اوٚ اوٚتانۍ اوس پیٚوان مطلب دُکانَن نِش گژھ اَز تہِ چھِ گژھان اگر وۄنۍ آسہِ اَسہِ کینٛہہ مطلب کینٛہہ اَنہٕ ناوُن چیٖز ویٖز کینٛہہ یُس بَنان آسہِ نہٕ یِتھ کٔنۍ کِہیٖنۍ سُہ ہیٚکو آرڈَر أسۍ کرنٲیِتھ اَمہِ تھرٛوٗ موبایلہٕ تھرٛوٗ سُہ تہِ چھِ ہیٚکان أسۍ اَمہِ موبایلہٕ تھرٛوٗ کٔرِتھ آ